اَسلام علیکُم ڈاکٹر صٲب ڈاکٹر صٲب مےٚ حظ چھُ کَلَس دود اہن حظ صُبحن کٔژِ بَجہِ حظ یِمہٕ بہٕ تیٚلہِ اَچھا ٹھیٖک تُہۍ ٲسۍوا دۄہَس تٔتی اَدٕ حظ ٹھیٖک حظ چھُ